اَسلامُ عَلیکُم وعلیکُم اَلحمدُاللہ شُکُر الحَمدُاللہ الحَمدُاللہ تُہۍ چھِوٕ ٹھیٖک حظ کٕم ہازِم صٲب اچھا اچھا اچھا اچھا ہازِم ایجاز ہازِم ایجاز چھِ حظ یِم جِناب ؤنِو حظ اَہَن حظ یہِ چھِ کران سکوٗلس منٛز تہِ یی مگر وۅنۍ کرہوس أسی کوٗشِش أسی پَرٕناوہون ٹھیٖک تُہۍ تہِ گَرِ تہِ تھٲوزِہوس تھوڑا بہُت حظ صحی کِہیٖنٛۍ نہٕ نہٕ حظ پران چھُ یہِ نہٕ ٹھیٖک ٹھیٖک بَچہِ چھُ یہِ ٹھیٖک پران تہِ چھُ یہِ واریاہ اصٕل تہٕ اَہَن حظ تیٖژ ہَن چھُ صحی یہِ چھُ سکوٗلس منٛز تہِ کران ڈیری ویٚری ٲسۍزِہوس مینٛٹین کران بیٚیہِ چھُ تھوڑا آسان اِن کمپُلیٖٹ ؤرٕک أمِس اَتھ پیٚٚٹھ گژھِ أمِس تھوڑا دیان دیُن پانہٕ تہِ حظ وۅنۍ ما تھاوِ ٹیٖچرے یِم سورُے مےٚ چھُ باسان پیٚرینٛٹٕس چھُ تھوڑا بہُت پانہٕ تہِ آسان کرُن تہٕ اتھ گژھِ پیٚرینٹہٕ تہِ پانہٕ وُچھُن حظ ٹیٖچر کوٗتاہ وُچھِ وۅنۍ سٲنۍ چھِ آسان کوٗشِش کہِ یہِ گژھِ پرُن اصٕل پٲٹھی بَچہِ کیٛازِ یہِ چھُ بچہِ واریاہ اصٕل نہَ حظ لایان کتہِ لایان آسہِ نہٕ صحی صحی صحی کتھ حظ چھِ وۅنۍ کٔرِو حظ تُہۍ تہِ پانہٕ أمِس کوٗشِش حظ بَچس یہِ چھُ اَسہِ نِش آسان مِثال پانٛژھ گنٹہٕ یا ترٛےٚ گنٹہٕ یا ژور گنٹہٕ یا پٲنٛژھ گنٹہٕ تہٕ زیادٕ پہم چھُ آسان مٲلِس ماجہِ نِشی أتی گژھیٚس پانہٕ تہِ تھاوُن خَیال حظ بَچہِ کیٛاہ چھُ کران یہِ کیُتھ چھُ پران یہِ کیٛاہ سکوٗلس منٛز کیٛاہ ؤرٕک کٔر أمۍ ڈایری چھا مینٛٹیٚن کِتاب چھا مینٛٹیٚن پانہٕ تہِ گژھِ حظ وُچھُن بَچس بیٚیہِ تھوڑا بہُت گژھِ نا أمِس ڈیلی دِنۍ راتس أسۍ کوتاہ اِن کمپُلیٖٹ حظ پَتہٕ گژھِ أمِس نَظر دِنۍ وۅلہٕ حظ تتھ کرس بہٕ پانے پرواے چھُنہٕ سُہ کیٚنٛہہ اَلبتہٕ تُہۍ وُِچھزیٚوس ڈایری وایری ٲسۍزیٚو أمِس وُچھان کَمپُلیٖٹ کیٛاز أمِس چھِ آسان ڈیلی یہِ تہِ اِن کمپُلیٖٹٕے رات تہِ وُچھ مےٚ أمِس اَز تہِ وُچھ مےٚ أمِس ؤرٕک اِن کمپُلیٖٹ ٲس ؤرٕک أمِس حظ صحی اَدٕ سا کیٚنٛہہ چھُنہٕ ٹھیٖک نہَ حظ کیٚنٛہہ چھُنہٕ پرواے دِمہوس نظر اَدٕ حظ کیٚنٛہہ چھُنہٕ پرواے دِمہوس نَظر وُچھہوس کیٛاہ چھُس کیُتھ پَکہِ کیتھ

اَدٕ کیٚنٛہہ چھُنہٕ پرواے وُچھو حظ تُہۍ تہِ تھٲوِزیٚو پانہٕ نَظر حظ أسۍ تہِ تھاوہوس اِنشااللہ بچہِ واریاہ عقل منٛد اوس پرواے چھُنہٕ کیٚنٛہہ وُچھہوس اِنشااللہ بَس حظ بس حظ شُکریہ شُکریہ اَدٕ حظ سَلام عَلیکُم اچھا ٹھیٖک چھُ کیٚنٛہہ چھُنہٕ پرواے حظ اَسلامُ عَلیکُم